سۭتۍ چھِ گرٛام سَبھا وَنان چھِ یَتھ گامَس منٛز کیٛاہ چھِ کٲم کَرٕنۍ کَتھ جایہِ چھُ بنٛڈ دیُن کَمَن چھِ ہَٹہٕ دِنۍ کَمَن چھِ ڈرٛین دِنۍ کَمَن چھُ باغَس نٲلی نِنۍ کَمَن چھِ بیٚیہِ کیٚنٛہہ دیُن تَتہِ چھِ یِمَے جہٕ وَنان وَنان چھِ برٛونٛٹھ چھِ پَکان سَرپنٛچ صٲب چھُ وَنان ییٚلہِ کانٛہہ لٔڑکہٕ چھُ نِوان کٲنٛسہِ لٔڑکی ژوٗرِ پَتہٕ چھِ پٮ۪وان سَرپنٛجَس پٮ۪ٹھ سُہ مَسلہٕ پَتہٕ چھِ سَرپنٛچ کَران فٲصلہٕ تۄہہِ چھُو یہِ کَرُن اَگر اَتھ پٮ۪ٹھ تُہۍ پٔکِو تیٚلہِ چھُ ٹھیٖک اَگر نہٕ تُہۍ اَتھ پٮ۪ٹھ پٔکِو تیٚلہِ چھُو غلط اَگر نہٕ تۄہہِ لٔڑکہٕ سُنٛد مول مانہِ نَہ تہٕ تیٚلہِ چھِ تٔمِس گژھان جُرمانہٕ ییٚتہِ بیٚیہِ ییٚلہِ کانٛہہ چھِ ژوٗر کَران پَتہٕ چھِ أسۍ وَنان أسۍ سَرپنٛجَس سَرپنٛج صٲب یِتھ کَنۍ گٔے اَسہِ ژوٗر سَرپنٛج چھِ بُلاوان مِٹِنٛگ کہِ ژوٗر کٔمۍ کٔر اَنان چھِ ژوٗرَس رٔٹِتھ پَتہٕ ییٚلہِ ژوٗر چھُ وَنان مےٚ ٲسۍ پرٛابلِم تہٕ پَکان چھِ أسۍ تِتھَے کَنۍ تِتھَے کَنۍ برٛونٛٹھ بیٚیہِ ییٚلہِ کُنہِ جاے چھِ آسان ٹیوٗ وٮ۪ل چھُ اَسہِ آسان ضوٚرَتھ پَتہٕ چھِ أسۍ گرٛام سَبھاہَس وَنان اَسہِ چھُ ییٚتٮ۪ن ٹیوٗ وٮ۪ل ضوٚرَتھ اَسہِ چھُنہٕ یَتھ محلَس چھُنہٕ آبٕے یَتھ محلَس کِتھ کَنۍ کَپٲرۍ چھِ سَپلَے آبہٕ سَپلَے یَتھ کَپٲرۍ ہٮ۪کو أسۍ آب دِتھ کَپٲرۍ کَپٲرۍ ہٮ۪کہٕ ناوو أسۍ برٛونٛٹھ یہِ محلہٕ ڈٮ۪ولَپ کٔرِتھ